السلامُ علیکُم آ جناب تُہۍ چھو حظ تِبٛت ریسٹورنٹ پؠٹھ یُس حظ شُپینَس منٛز چھُ آ جناب اَسِہ حظ کریٚو آرڈر حظ پیزا بٔرگَر بیٛیہ حظ کریٚو تژٕ تژٕ ماموز زٕ آرڈر حظ جناب تۄہہِ حظ ونیٚو اسہِ لَگہ پنداہ منٹ لَگن اوٚتام لَگ بگ حظ گوٚو تَنہٕ پٮ۪ٹھ اَکھ گٲنٹہٕ برابر اسِہ نہ حظ ووت وُنہِ کِہیٖنۍ جناب اسہِ حظ چھِ ییٚتہِ مہمان ٲمٕتۍ حظ یِمن حظ دیُت نہٕ کہیٖنۍ اسۍ چھِ أتھۍ اِنتظار کران حظ أتھۍ پراران ووٚنِس تانیٚتھ مگر تۄہہ چھو نہِ وُنہِ سوزمُتٕے حظ اسہِ حظ چھِ وُنکٮ۪ن واریاہ مجبوری حظ تُہۍ ؤنِو تُہۍ سوزِوا کِنہ کِہیٖنۍ نہٕ تیٚلہ کرو ٲسی کینسل آرڈر نَہ حظ اسہِ حظ چھِ واریاہ مجبوری تُہۍ حظ سوٗزیٚو وُنکٮ۪ن مہربٲنی کٔرتھ ادِ حظ جناب ٹھیک چھُ